اِنسان سٕنٛز روزمرہ زندگی مَنٛز چھِ واریاہ چیٖز واریاہ چیٖز ضوٚر ضٔروٗری آسان تہٕ دۄہ کھۄ دۄہ چھُ اِنسان یَژھان کہِ میٛانہِ کَلٮ۪کشَنَس مَنٛز گژھِ واریاہ واریاہ نٔے نٔے چیٖز آسٕنۍ کُنہِ ساتہٕ کانٛہہ چیٖز یُتھُے مےٚ پَسَند چھُ گَژھان بہٕ چھُس پَسَند کران سُہ آنلاین ہیوٚن کیازِ آنلاین شاپِنٛگ کٔرِتھ چھُ اِنسانَس واریاہ زیادٕ فٲیدٕ مِلان بنسبت کہِ یہِ کہِ کٲنٛسہِ نفرَس سۭتۍ کَرِ سُہ پَتہٕ الگ پٲٹھۍ تجارت یا سُہ گَژھِ کُہ کُنہِ بولہِ منٛز تہٕ تتہِ ہیٚکہِ سُہ کینٛہہ چیٖز أنِتھ بہٕ چھُس پرٛٮ۪فر کران کہِ یِم چیٖز اَنہو آنلاینٕے